پانس مُتعلق چھُ مےٚ چھُ ناو سقلین مُشتاق میٲنِس مٲلِس چھُ ناو مُشتاق احمد پرے بہٕ چھُس نو شہر اننت ناگس منٛز روزان جے اینڈ کے یَس منٛز جموں کشمیٖرَس منٛز مےٚ حظ یۄس میٲنۍ زندگی مُتعلِق آز یہِ بیوگرٛافی چھِ اَتھ منٛز چھُس بہٕ یَژھان وَنُن زِ میانہِ سکوٗلِنٛگ چھِ گٔمٕژ میٲنِسٕے گامَس منٛز مِڈَل سکوٗلَس منٛز گورمینٹ مِڈَل سکوٗل نوشہرا ایٹتھس تام اوس یہِ سکوٗل ایٹتھٕ بعد پیوٚو اَسہِ یہِ شِفٹ کرُن کھِرم گورمینٹ ہاے سکوٗل کھِرم تَتہِ حظ چھُ مےٚ زٕ ؤری دِتمٕتۍ تتہِ گوٚو مےٚ واریاہن یارن سۭتۍ دوستانہٕ یتھ منٛز زٕ اکھ یار قریٖبی یار تٔمِس ہیٚژے مےٚ اکہِ دۄہ فٲسۍ تہِ دِنۍ مےٚ حظ اوس اَصلی دراصل بوٗزِو تُہۍ اَتھ پٔتۍ کِنۍ چھُ اکھ لاجِک اَکھ مےٚ اوس اوٚنمُت وارمَر اکھ اوس مےٚ اوٚنمُت تتھ اوس یُس ڈوٗر چھےٚ نہ آسان ٹوپہِ تٔمۍ حظ لوٚم تٔتھۍ تہٕ مےٚ پیٚو واریاہ جٔدوٗجہد کرُن تہٕ مےٚ پیٚیہِ یہِ ڈوٗر واپس اتھ منٛز تھاوٕنۍ مےٚ حظ کھٔژ یہِ شرارت مےٚ دیُت تٔمِس ۂچُڑ سُہ حظ گوٚو بےٚ ہوش پتہٕ پیوٚو مےٚ سُہ باتھروٗم نیُن تٔمِس آب واب چھوٚکُن بٕتھِس تہٕ گوٚو آو سُہ ہوشس منٛز اَمہِ پَتہٕ ییٚلہِ أسۍ ہایر سیٚکنڈ ییٚمہِ ہاے سکوٗل کھِرمہٕ منٛز درٛایہِ اَمہِ پتہٕ پیوٚو اسہِ سری گُفرہ ہایر سیکنڈری منٛز ایڈمِشن نِیُن ایڈمِشن کٔرِتھ ہسا روٚٹ اَسہِ آٹس تَتہِ آٹس منٛز ہسا چھُ واریاہ سکوٗپ اَسہِ حظ اوس مین سبجکٹ اوس اَسہِ جیوگرافی اِکنامِکس جیوگرافی حظ اوس اَسہِ پرناوان فیاض صٲب واریاہ قٲبِل اِنسان اؠنوارامٹل ساینس تہِ حظ اوس اسہِ تَتھ تہِ اوس پرناوان صحیب صٲب واریاہ ذہین سُہ حظ گوٚو پَتہٕ أسٹنٹ پروفیسر بیٚیہِ تَمہِ پتہٕ تَمہِ پتہٕ گٔے مےٚ کٲم مےٚ کٔر اؠپلاے پرایِم منسٹٲرٕس سپیشل سکالرشپ سکیٖم تحت تتھ منٛز مِلیو مےٚ کالیج پنجاب آدیش اِنسچوٗٹ آف ٹیکنالجی تَتہِ حظ کوٚر مےٚ پنُن بی سی اے کمپلیٖٹ تَمہِ پَتہٕ چھِ أسۍ آز اِگنو پران پبلِک ایڈمنسٹریشن بَس حظ یِہوے چھُ تھوڑا بریٖف میانہِ زِندگی مُتعلِق